ییٚلہِ اَسہ پنُن وَزن آسہِ ہُرراوُن أسۍ چھِ پنٛنہِ گَرِ یُس اَسہِ یہِ دۄد نیران چھِ سُہ چھِ أسۍ کاران تمہِ پتہٕ چھِ اسہِ تَتھ ۂر لَگان تہٕ پتہٕ چھِ أسۍ تتھ ۂرس بَناوان تھٔنۍ مِکسَرس منٛز انان تَتھ تھٔنۍ پتہٕ چھِ أسۍ سُہ کھیٚوان تمہِ سۭتۍ چھِ وارِیاہ یُس اَسہِ وَزن چھُ سُہ چھُ ہُران یا أسۍ چھِ یُس أسۍ دودس یہِ ۂر ؤر تُلان چھِ تتھ چھِ أسۍ بَناوان پتہٕ گَرے تَتھ چھِ أسۍ بَناوان گیو یتھ أسۍ کٲشُر گیو وَنان چھِ سُہ تہِ چھِ أسۍ کھیٚوان چاہے أسۍ تَتھ کُلچہِ چھِ بَناوان یا تَتھ پٮ۪ٹھ پورِ چھِ بَناوان یا تہٕ ژۄچن چھِ مَتھان یا أسۍ پننِس سِنِس منٛز تہِ چھِ رَلاوان تہٕ تمہِ سۭتۍ چھُ سون وَزن بَڑان یا اَسہِ چھِ آسان گَرِ ڈوٗنۍ یا بادم چھِ آسان کاجوٗ چھِ آسان پِستہٕ چھِ آسان تہٕ تِم کھیٚنہٕ سۭتۍ تہِ چھِ أسۍ پنُن وَزن وارِیاہ ہُران اَسہِ چھِ پیٚوان تِمے چیٖز کھیٚنۍ یِم یِمن منٛز فیٹ تہِ آسہِ یِمن منٛز چربی آسہِ تھوڑا تہٕ تَتھ منٛز چھِ ٹھوٗل یِوان تَتھ منٛز چھِ أسۍ ٹھوٗل تہِ کھیٚوان بیٚیہِ چھِ أسۍ گاڈٕ چھِ کھیٚوان مختٔلف تِم چیٖز چھِ کھیٚوان یِم اَسہِ گَرس منٛز آسان چھِ تِمو سۭتۍ چھِ اَسہِ پنُن وَزن وارِیاہ بَڑان کیٛازِ وَزن چھُ سُے بَڑاوان ییٚمِس وزنٕچ تھوڑا کٔمی آسہِ یَس وزنہٕ وَزن کَم آسہِ تٔمِس پَزِ بتہٕ تہِ کھیٚون سٮ۪ٹھاہ کیٛازِ بَتس منٛز چھِ آسان کابوہیڈریٹ سُہ چھُ اَسہِ مۄٹنس منٛز تھوڑا مَدد دِوان زیادٕ بتہٕ کھیٚون تہِ چھُنہٕ تھیٖک کیٚنٛہہ تہٕ وۄنۍ توتہِ چھُ کھیٚون تہٕ یا ژۄچہِ چھِ کھیٚنۍ اَسہِ یِم اَسہِ مٲدٕ ژۄچہِ چھِ آسان تِم چھِ آسان طاقتی تِم ژۄچہِ تِمن پَزِ اَسہِ کٲشُر گیو رَلاوُن تہٕ کھیٚنہِ یا أسۍ چھِ حلوٕ بَناوان سُہ تہِ چھُ بَناوان کٲشِرِ گیٚوس پٮ۪ٹھ سُہ تہِ چھِ أسۍ ہٮ۪کان کھیٚتھ وارِیاہ کیٚنٛہہ تِم چیٖز چھِ اَسہِ گَرے نیران یِم أسۍ پانہٕ کھیٚوان چھِ یا دال چھِ اَسہِ گَرِ نیران دالو سۭتۍ تہِ چھُ تھوڑا مۄٹان تَمہِ سۭتۍ تہِ چھُ اَسہِ گَژھان پَنُن وَزن یُس أسۍ آسان چھُ سُہ چھُ بَڑان یا ٲلوٕ تِم چھِ اَسہِ گَرے نیران تِکیٛازِ أسۍ چھِ گامن ہٕنٛدۍ روزن وٲلۍ اَسہِ چھُ پنُن وَزن ٲلوو سۭتۍ تہِ بَڑان تہٕ اَسہِ چھِ تمہِ سۭتۍ وارِیاہ یُس اَسہِ یہِ چھُ ییٚمہِ سۭتۍ چھُ اَسہِ وارِیاہ فٲیدٕ میلان سٲنِس وَزن بَڑنس اَسہِ چھِ یِم مختٔلف قٕسمن ہنٛز گرِ سبزی نیران تہِ تِم ہٮ۪کو أسۍ کھیٚتھ ییٚمہِ سۭتۍ اَسہِ سون وَزن بَڑِ چاہے تَتھ منٛز ٲلوٕ چھِ یا بَدل کانٛہہ تِیُتھ چیٖز چھُ ییٚمہِ سۭتۍ أسۍ پنٕنۍ وَزن بَڑاونَس منٛز مَدد چھِ کَران خاص کَر یِم أسۍ ٲلوٕ چھِ تَتھ چھِ أسۍ ٲلوٕ پۄراٹ تہِ بَناوان سُہ ہٮ۪کو أسۍ کٲشرِس گیٚوس منٛز تہِ ٲلوٕ پۄراٹ بَنٲیِتھ تَمہِ سۭتۍ تہِ ہٮ۪کہِ اَسہِ وارِیاہ وَزن بٔڑِتھ خاص کَر یِم أسۍ یِمے تٔلِتھ چیٖز چھِ کھیٚوان یَتھ منٛز تیٖل آسہِ یَتھ منٛز تھٔنۍ آسہِ یَتھ منٛز گیو آسہِ تِم چیٖز یا ٹھوٗل چھِ کھیٚوان گیٚوس پٮ۪ٹھ کٔرِتھ تمہ سۭتۍ تہِ چھُ سون وَزن بَڑان یا گَرِ چھِ أسۍ بَناوان کیٚنٛہہ جام یَتھ منٛز بمژوٗنٹھ مۄربہٕ چھُ یِوان ژوٗنٹھ مۄربہٕ چھُ یِوان تہٕ تِم چیٖز چھِ أسۍ گَرِ بَناوان تہِ تَمہِ سۭتۍ تہِ چھِ سٲنِس وَزن بڑنس منٛز وارِیاہ مَدد اَسہِ میلان اَسہِ پَزِ پنٛنہِ وَزن بِڑاونہٕ خٲطرٕ گَرے محنت کَرٕنۍ اَسہِ پَزِ نہٕ ڈاکٹرس نِش اگر گَژھو سُہ تہِ چھُ تھوان تَتہِ سُہ تہِ اگر کانٛہہ تھاوان تَتہِ پورِ کیٚلشم پورِ یا کیٚنٛہہ سُہ تہِ چھُ پیٚوان اَسہِ گَرِ دودس منٛز رَلاوُن تَتھ تہِ چھِ پیٚوان گَرِیُک کانٛہہ نَہ تہٕ کانٛہہ چیٖز رَلاوُن اَدٕ چھُ اَسہِ ہٮ۪کان وَزن بٔڑِتھ یا شُرٮ۪ن منٛز وَزن بڑنہٕ خٲطرٕ چھُ تِمن پیٚوان سرلیک دیُن سُہ چھِ أسۍ ہٮ۪کان گَرِٕ بنٲیِتھ مۄنٛگہٕ دالہِ چھۄلہٕ دالہِ پیسِتھ ہٮ۪کان پتہٕ تَراون دۄد تہٕ ہٮ۪کان چھِ أسی پنٛنٮ۪ن بَچن سُہ واتنٲیِتھ پننِس باڈی انٛدر تمہِ سۭتۍ تہِ چھُ یمن ویٹ گین گَژھان